کیازِ کہِ کشمیری لَنٛگوَیٚج چھِ اَسہِ مادرِی زبان أسۍ چھِ کٲشِر تہٕ اَسہِ چھِ کشمیری لَنٛگوَیٚج ونٕنۍ یِتھٕے کٲٹھۍ چھِ باقٕے باقٕے یِمَن یِم یِم کَنٹرِی ین منٛز روزَان تِمن تِمن چھِ الگ الگ پَنٕنۍ پَنٕنۍ زبان یِتھ کٲٹھۍ زِ اِنٛگلینڈَس منٛز چھِ روزَان انگرَیٚز تِمَن چھِ زبان اِنٛگلِش یِتھ کٲٹھۍ زِ عربی یَس منٛز چھُ روزان عربَس منٛز چھُ روزَان اِنسان تِمن چھِ زبان عربی یِتھٕے کٲٹھۍ چھِ أسۍ کشمیٖرس منٛز روزَان اَسہِ چھِ مادری زبان کشمیٖری اَسہِ چھِ یہِ پنٕنۍ مادری زبان اَسہِ پَزِ اَتھ مادری زبان پنٛنہِ عِزت کَرُن بیٚیہِ پزِ اَسہِ یہِ پرٛموٹ کَرٕنۍ بَچَن منٛز تہِ یِم تہِ یِنہٕ وٲلۍ پیٖڈی چھِ سٲنۍ تِمَن منٛز تہِ پَزِ اَسہِ یہِ پرٛموٹ کَرٕنۍ تاکہِ اَسہِ روزِ پَنٕنۍ مادری زبان زِندٕ